یُس سون ڈِسٹِرٛک چھِ یَتھ منٛز چھِ زیادٕ پَہَن جنٛگلہٕ سۭتۍ ؤلِتھ یَتھ منٛز چھِ پہاڑ زیادٕ تہٕ یُس سنمہٕ کھۄتہٕ زیادٕ نیچرَل رِسورُس چھُ سُہ چھِ ییٚتہِ یوٚہَے جنٛگَل بیٚیہِ چھِ آب یُس یوٚہَے اِموُے جنٛگلو پٮ۪ٹھ چھُ وَسان تہٕ بیٚیہِ یُس ییٚتیُک آبہٕ ہوا چھِ سُہ تہِ چھِ واریاہ اَصٕل یِموُے جنٛگلو سۭتۍ بیٚیہِ چھِ ییٚتہِ مختلف قٕسمٕکۍ مٮ۪ٹَلٕز تہِ لَبنہٕ یِوان یَتھ منٛز سٮ۪کھ باجر بولڈَر یِوان چھِ لَبنہٕ یُس ییٚتیُک مین سورُس چھِ آبُک سُہ چھِ وَسان یِہٕے جنٛگلو پٮ۪ٹھٕ سۄنہٕ مرگہِ پٮ۪ٹھ چھِ سۄ وَسان آب یا باقٕے یِم پہاڑ چھِ یِمو پٮ۪ٹھ چھِ یِم گٕلیشر پِگلان چھِس تہٕ سُے آب چھِ پَتہٕ وَسان بۄن مین یُس ییٚتیُک ڈِسٹِرٛکُک یُس یِم رِسورسٕز چھِ یَتھ منٛز یِم یَتھ منٛز مےٚ ووٚن سٮ۪کھ چھِ باجِر چھِ

رِسورسٕز چھِ یِوان مطلب حَدٕ نٮ۪بَر اٮ۪کٕسٹرٛیکٹہٕ کَرنہٕ یُس سٲنِس یَتھ ڈِسٹِرٛکَس خٲطرٕ اَکھ ڈینٛجَر چھِ تِکیٛازِ یِم واٹَر باڈیٖز چھِ تم چھِ تٔمۍ سۭتۍ گژھان ختم یا یُس سون آب چھِ سُہ چھِ تمہِ سۭتۍ گژھان گَنٛدٕ یِمَے مِنرَلٕز یُتھُے أسۍ یِم نالو منٛز کَڑان چھِ یُس ییٚتِچ مُنَسپٕلٹی چھِ سُہ چھِ وقتہٕ وقتہٕ مطلب تم قدم تُلان ییٚمہِ سۭتۍ یُس یہِ ایریا چھِ یہِ چھِ یہِ روزِ صاف سُتھرٕ تِکیٛازِ صفٲیی چھےٚ اِنسان سُنٛد نٮ۪صفہٕ ایٖمان تہٕ ریٖسٮ۪نٹلی کٔر یِمو اَکھ کٲم یُس گورمٮ۪نٛٹ کہِ طرفہٕ ڈٮ۪سٹٕبیٖن آے دِنہٕ آ دِنہٕ گاربیج بِنٕز تہٕ تَتھ منٛز چھِ کَران کٲم لُکھ چھِ تُلان یُس تِمَن گَرِ ژھۄٹھ چھِ آسان سُہ ڈٮ۪سٹٕبیٖن چھِ آسان نٮ۪برٕکَنۍ سڑکہِ پٮ۪ٹھ لٔگِتھ دۄن ترٛٮ۪ن دۄن دوٚن ترٛٮ۪ن ترٛٮ۪ن گَرَن تم چھِ سُہ کَڑان سُہ ژھۄٹھ تہٕ ترٛاوان تٔتھۍ ڈٮ۪سٹٕبیٖنَس منٛز پَتہٕ چھِ ہفتَس منٛز اَکہِ دۄیہِ لَٹہِ کانٛہہ ٹرٛٮ۪کٹَر وول یِوان یُس گورمٮ۪نٛٹَن چھِ آسان امہِ خٲطرٕ تھوٚمُت سُہ چھِ تُلان تہٕ اَنان تم ڈٮ۪سٹٕبِن تٔتھۍ منٛز دٕنان تہٕ کُنہِ جایہِ پَتہٕ أکۍسٕے جایہِ ڈَمپ کَران یِتھ پٲٹھۍ نہٕ یِتھ پٲٹھۍ تمہِ سۭتۍ چھِ اَکھ چیٖز گژھان گنٛدگی چھِنہٕ سٲرسٕے علاقَس پھٲلان کِہیٖنۍ یِتھ پٲٹھۍ امہِ بروںٛہہ ٲس گژھان کٲم گَرِ ٲسۍ کَڑان ژھۄٹھ تہٕ دٔنان ٲسۍ نٮ۪برٕکَنۍ یِتھَے پٲٹھۍ ٲسۍ تمام لوٗکھ ییٚمہِ سۭتۍ کٲم ٲس گژھان سٲرسٕے ٲس گنٛدگی پھٲلان وٕنۍ چھِ گژھان یہِ ژھۄٹھ سۭتۍ یِمو سٲلِم أکۍسٕے جایہِ ڈَمپ تہٕ گنٛدگی چھَنہٕ تمہِ سۭتۍ پھٲلان کِہیٖنۍ